سانٮ۪ن عَلاقَن مَنٛز ہَسا چھُ واریاہ ڈِگری پروگرام سٹوڈَنٹ پٔرسِو کَران یمو مَنٛز ساروی کھۄتہٕ زیادٕ ساینَس ٹیٚکنالَجی تہٕ اِنجیٖنیٚرِنٛگ ہَسا چھُ زیادٕ مَشہوٗر تہٕ کینٛہہ سٹوٗڈَنٹ چھِ میٚتھہمیٚٹِکِس تہٕ ایز اےٚ ڈِگری پٔرسِو کَران یِمو مَنٛز ہَسا چھُ ساینَس تہٕ ٹیٚکنالجی آز کَل ٲسۍ زیادٕ مَشہور تہٕ لُکھ تہٕ سٹوڈَنٹ ہَسا چھُ ساینَس تہٕ اے آیۍ اے آیۍ یوٗز کٔرِتھ یِم تہِ چیٖز آزکَل چھُ زیادٕ تَر مَشہور یِتھ پٲٹھۍ کمپیوٹَر ساینَس اِنجیٖنیٚرِنٛگ چھِ یِم ہَسا چھِ آزکَل سٹوڈنٹَن زیادٕ پانَس کُن مُتَوَجہَ کَران اے آیۍ تہِ ہَسا چھُ اکھ سُہ چیٖز یتھ کُن آزکَل ڈِگری سٹوڈنٹ چھِ پَسَنٛد کَران یُن